ہیٚلو اَسلام علیکُم اَہَن حظ اَصٕل پٲٹھۍ تُہۍ چھِو ٹھیٖک أسۍ حظ اَہَن حظ اَصٕل پٲٹھۍ تُہۍ چھِو سٲری ٹھیٖک أسۍ حظ چھِ تُہُنٛد یُس بَچہٕ چھُ سٲنِس سکوٗلَس منٛز پَران أسۍ چھِ تَتِکی ٹیٖچر اَہَن حظ اَصٕل پٲٹھۍ أسۍ چھِ تَتے پٮ۪ٹھ اَسہِ اوس یہِ ونُن اٮ۪کزام بیترِ چھِ وۅنۍ نٔزدیٖک تہٕ نہَ نہَ یہِ چھُ واریاہ اَصٕل پَران اَہَن حظ یہِ چھُ واریاہ اَصٕل پَران أمِس چھُنہٕ کیٚنٛہہ یہِ دربٕدٔری بیترِ چھےٚ نہٕ أمِس اَہَن حظ یہِ چھُ لٮ۪کھان واریاہ اَصٕل أمِس چھُ حظ سٲری یا یاد یہِ چھُ حظ واریاہ قٲبِل بَچہٕ وۅنۍ حظ اوس مےٚ یہِ وَنُن یِہَے یِم کاپی بیترِ اوس اَنان چیک کَرناونہِ وۅنۍ چھُ اَسہِ اٮ۪کزام بیترِ تہٕ سکوٗلَس منٛز تہٕ اَمِچ تَیٲری اَہَن حظ اَصٕل پٲٹھۍ چھُو یِتھٕ کٔنۍ چھُ یہِ واریاہ اَصٕل بچہٕ یہِ چھُ کٔلاسَس منٛز یہِ اِنٹیلِجٮ۪نٛٹ تہِ چھُ اَصٕل یہِ چھُ پَران بیٚیہِ چھَس آسان کٲم وٲم اَصٕل پٲٹھۍ سٲریےٚ اٮ۪کزامَس منٛز تہِ چھِس برابر مارکٕس آسان اَہَن حظ سٲری سَبجٮ۪کٹ چھِ اَصٕل پٲٹھۍ پَران بیٚیہِ چھِس یِوان مارکٕس تہِ چھِس برابر یِوان اَہَن حظ یہِ چھُ واریاہ اَصٕل پَران أمِس چھُنہٕ کیٚنٛہہ یہِ پَرواے ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اِنشاللہ أسۍ واتَو نٔزدیٖکٕے آسہِ أسۍ یِمَو یِتھُے قٕسمَتَس منٛز آسہِ تہٕ أسۍ یِمَو اَہَن حظ اَہَن حظ تُلِو بیٚہہ اَسلام علیکُم